یم تہِ ہیٚلٕتھ کیر سیٚنٹرٕز گورمیٚنٛٹ گورمنٹن چھِ پرٛووَایڈ کٔرمٕتۍ وِلیجزَن مَنٛز چھِن کٔرمٕتۍ پرٛووَایڈ سِٹیٖزَن مَنٛز چھِن پرٛووَایڈ کٔرمٕتۍ ٹَونَن مَنٛز چھِن پرٛووَایڈ کٔرمٕتۍ سِٹیٖزَن مَنٛز چھِ واریاہ زیادٕ ہیٚلٕتھ کیر سیٚنٹرٕز آسان ویٚل ڈیٚولَپٕڈ ایز کَمپِیٲرڈ ٹُو ٹاونٕز ایز کَمپِیٲرڈ ٹُو وِلیجٕز ایز کَمپِیٲرڈ ٹُو ٹاونٕز ایز کَمپِیٲرڈ ٹُو وِلیجٕز وِلیجزَن مَنٛز چھِنہٕ آسان تِم ٲں تِمو مَنٛز چھِ ہیٚلتھ کیر سیٚنٹرٕز آسان تِم تمو مَنٛز چھِ آسان ٲں اکھ یا زٕ ڈاکٹر ہیٚکن تِمن مَنٛز ٲں پرٛیٚزنٛٹہٕ ٲسِتھ مگر یِم سِٹیٖزَن مَنٛز چھِ آسان سِٹیٖزَن مَنٛز چھِ آسان واریاہ زیادٕ ڈاکٹر پرٛیٚزنٹہٕ ہارٹ خٲطرٕ آسہِ تتہِ الگ ڈاکٹر پرٛیٚزنٹہٕ جۄایِنٹزَن ہنٛدۍ خٲطرٕ آسہِ الگ ڈاکٹر پرٛیٚزنٹہٕ ٲں کِڈنیٖزَن ہنٛدۍ خٲطرٕ آسہِ الگ ڈاکٹر پرٛیٚزنٹہٕ نٔروٕزَن ہنٛدۍ خٲطرٕ آسہِ الگ ڈاکٹر ٲں پرٛیٚزنٹہٕ بیٚیہِ تہِ ییٚمہ ساتہٕ أسۍ گورمیٚنٛٹ ہاسپِٹلَس مَنٛز چھِ گَژھان ٲں کٲنٛسہِ ڈاکٹرس نِش سُہ چھُنہٕ زیادٕ اصٕل پٲٹھۍ ہیٚکان تتہِ وُچھِتھ کیٚنٛہہ تِکیٛازِ تَتھ گورمیٚنٛٹ ہاسپِٹَلَس مَنٛز چھِ واریاہ زیادٕ بھیٖڑ آسان ایٚز کَمپِیٲرڈ ٹُو پرٛایویٹ سیٚنٹرٕس پرٛایویٹ سیٚنٹرَس مَنٛز چھُ پرٛاپرلی سُہ وُچھان أمس بیٚمارَس کۄس بیٚمٲرۍ چھِ یہِ کۄس بیٚماری چھِ فیس کران سُہ چھُ اصٕل تٔمس میٚڈِسَنٕز ہیٚکان پَتہٕ تھٲیِتھ تہٕ سُہ چھُ ہیٚکان پَتہٕ اصٕل پٲٹھۍ ٲں سُہ چھُ ہیٚکان پَتہٕ اصٕل پٲٹھۍ پَنن ہیٚلٕتھ بَنٲیِتھ